فیسبُک چھِ اِنسٹاگرٛام چھِ سنیپچیٹ چھُ یوٗٹیوٗب چھِ یِم اَز زیادٕتَر استعمال چھِ کَران لوٗکھ امِکۍ یِمَن ہٕنٛدۍ چھِ واریاہ اٮ۪ڈوٮ۪نٹیجِز تہٕ واریاہ چھِ ڈِس اٮ۪ڈوٮ۪نٹیجِز تہٕ اگر یِمَن پٮ۪ٹھ اَصٕل اَصٕل أسۍ پرو اَصٕل اَصٕل أسۍ ہیٚچھو تیٚلہِ چھِ یِمَن پٮ۪ٹھ واریاہ اٮ۪ڈوٮ۪نٹیجِز اگر أسۍ سماٹ فونَن ہُنٛد اَصٕل استعمال کَرو تیٚلہِ چھِ اَمِکۍ واریاہ اٮ۪ڈوٮ۪نٹیجِز اگر أسۍ وَنۍ خراب آے کَرو تیٚلہِ چھِ واریاہ ڈِس اٮ۪ڈوٮ۪نٹیجِز اَسہِ پَزِ نہٕ بیٚیہِ زیادَس ٹایمَس موبایلَس سۭتۍ روزُن کیںٛہہ تِکیٛازِکہِ یہِ چھِ بَچَس ژھٕنان خراب کٔرِتھ یہِ چھِ بَچہِ سٕنٛز أچھ ژھٕنان خراب کٔرِتھ یا اَسہِ پَزِ نہٕ زیادٕ بَچَس موبایل دیُن کِہیٖنۍ یہِ چھِ ژھٕنان بَچَس خراب کٔرِتھ بیٚیہِ چھِ ژھٕنان یہِ أچھِ ژھٕنان أچھِ چھِ گژھان اَمہِ سۭتۍ خراب بیٚیہِ أکۍسٕے جایہِ بیٚہنہٕ سۭتۍ چھِ پَتہٕ زیادٕ لیزی گژھان بیٚیہِ چھِ کَران پَتہٕ کَمرَس دود